بہٕ ہَسا چھُس وُنکیٚس پننہِ سِٹَڈی کَنٹِنِو کَران گۄڈٕ چھِ مےٚ گرٛیجویشَن کَمپٕلیٖٹ کَرٕنۍ پَتہٕ ہیٚکہٕ بہٕ جابَس مُتعلِق سونٛچِتھ تِکیٛازِ اگر بہٕ وُنکیٚس کَرٕ جابَس کُن پَتہٕ مےٚ کیٛاہ بَنہِ وُنکیٚس کَلاس فورتھہٕ جاب تَتھ کیٛازِ رۄپیَس وُہ ساس تٕرٛہ ساس بَنُن گوٚو مےٚ روزِ نظر ژھوٚٹ اگر بہٕ وُنکیٚس گۄڈٕ گرٛیجویشَن کَرٕ پَتہٕ کَرٕ بہٕ کانٛہہ گرٛیجویٹ لیول اِیٚگزام کوالِفے گوٚو تَتھ منٛز چھِ کیٚنٛہہ آرامٕے تَتھ منٛز یہِ مَزٕ کوالِفے کَرنَس تہٕ بیٚیہِ آسہِ تَتھ بیسِک پے تہِ آسہِ تَتھ اصٕل تہٕ بیٚیہِ چھِ اَتھ اَلگٕے سٹیٚنٛڈارڈ آسان گرٛیجویٹَس یِتھ پٲٹھۍ کٕلاس فوٗرتھس چھُنہٕ ٹھیٖک کیٚنٛہہ اَلبَتہ تہٕ وُنکیٚس چھُنہٕ تمہِ آیہِ ضروٗرت تہِ کِہیٖنۍ خۄدا نخواستَہ کُنہِ ساتہٕ چھِ تِژ کَنٛڈِشَنہ گژھان کٕلاس اِنسان چھُ دَپان مےٚ چھُ وُنکٮیٚنسٕے جاب کَرُن وُنکیٚس چھِ پونٛسَن ہنٛز ضروٗرت گوٚو تٔمِس نَفرَس پَزِ تَتیٚتھ کَنٹِنِو کَرُن تٔمِس پَزِ جابَس ایٚپلاے کَرُن تہٕ کَڑٕنۍ سیٖٹ گوٚو ییٚمِس وۄنۍ کَنٛڈِشَن آسہِ گرٛیجویشَن کَرنَس سُہ گَژھہِ گرٛیجویشَن کَرُن